جِناب تُہۍ ؤنۍ تو مےٚ اکھ کَتھ تۄہہِ کیازِ اوٚنو مےٚ غلط آرڈر مےٚ یُس آرڈر اوس دیُتمُت سُہ کیازِ ووت نہٕ مےٚ مےٚ یِم آیٹم ؤنۍ مٕتۍ ٲسۍ تِم چھِ نہٕ اَتھ منٛز کُنہِ تۄہہِ چھِو اور سوٗزمٕتۍ بدل آیٹم تُہۍ ؤنۍ تو مےٚ تۄہہِ چھُو نہ پَتہ آسان کٔمِس کَسٹمَرس کیاہ آرڈر چھُ کٔمِس کیٛاہ چھُ دِیُن تُہۍ چھُو زورٕ کَسٹمَر یُس تۄہہِ آسان چھُو سُہ چھُ پَریشان کران تہٕ پَنٕنۍ یۄس تۄہہِ اِمیج چھو اکھ آسان بَناوان سُہ عزتھ چھِو کران سُہ چھِ خراب کران تُہۍ ؤنۍ تو مےٚ تۄہہِ کیاہ مَسلہٕ چھُو تُہۍ وُچھِو سَر میون آرڈر اوس خبر کیاہ مےٚ کیاہ اوسُو تۄہہِ آرڈر مےٚ اوس آرڈرَس منز مےٚ اوس آرڈرَس منٛز تھٲومٕژ بِریانی چِکن بِریانی ٹھیٖک چھا مےٚ ٲسۍ آرڈرَس منٛز تھاومٕژ پیٹی مےٚ اوس آرڈرَس منٛز تھومُت سینڈوِچ مےٚ اوس آرڈرَس منٛز تھومُت یہِ حظ یہِ کریٖم رول مےٚ ٲسۍ تھاومٕژ پِلین واٹر اکھ کولڈ ڈرنک ٲسۍ مےٚ تھٲومٕژ ڈیو اکھ زٕ کوکا کولا اکھ تۄہہِ کیاہ چھُو اور سوٗزمُت مَٹن بِریانی مےٚ کیاہ چھُ اتھ کَرُن تُہۍ ؤنۍ تو مےٚ گٔے گۄڈٕنِچ شِکَس مےٚ ووٚن پیٹی سوزیو سینڈوِچ سوٗزو تۄہہِ چھِو پیٖزا سوٗزمٕتۍ مطلب تُہۍ کیاہ چھِ یہِ کران اَسہِ چھا مےٚ دوٚپوٗ تۄہہِ واٹر سوٗزیو ضروٗری تہٕ نہ چھِ یَتھ منٛز پٔلین تریش نہ چھِ یَتھ منٛز کانہہ ڈیو ویو نہ چھُ کوکا کانہہ یہِ کیاہ تُہۍ کیازِ چھِو مَزاکھ بَناوان سٲنِس یَتھ یہِ اوسا آرڈر کِنہٕ بیٚیہِ کانہہ اَتھ کیازِ چھِو تُہۍ مَزاکھ بَناوان تۄہہِ کیاہ مَسلہٕ چھُو مطلب اَتھ منٛز کیاہ غرٕض چھُو تۄہہِ اَتھ یہِ توٚرنہٕ مےٚ تُہنز سَمجھ کیٚںہہ وۄنۍ کٔریو مہربٲنی کٔرتو یہِ کٲم یا سوٗزیو تُہۍ مےٚ پَنٕنُے آرڈر یُس مےٚ تۄہہِ دیُمُت چھُو سُہ سوٗزیو مےٚ تُہۍ یورٕ نِیو واپَس نہ تہٕ کٔریو تُہۍ کٲم مےٚ کٔریو تُہۍ پَنٕنۍ پونسہٕ رِفنڈ یِم مےٚ تۄہہِ ترٲومٕتۍ چھِو گۄڈٕے گژھنہٕ تۄہہِ دِنہِ آن لاین پیمنیٹ گژھِ نہٕ تۄہہِ کَرنہِ تِکیازِ تُہۍ چھِو پَتہٕ اَدلہٕ بدل اورٕ سوزان تۄہہِ چھُو نہٕ کَسٹمَر سُند کانہہ پَرواہٕے آسان وۄنۍ مہربٲنی کٔرِتھ یا سوٗزیو پونسہٕ واپَس نہ تہٕ کٔریو مےٚ آرڈر ڈیلِور یُس مےٚ دیُمُت آرڈر اوس سُے یہِ دۄنکھٕ بٲزِ چَلنہٕ تُہۍ چھِو بیوقوٗف اَسہِ سَمجھان مَگر أسۍ چھِنہٕ بیوقوٗف کیٚنٛہہ وۄنۍ کٔریو کٲم مہربٲنی کٔرِتھ مہربٲنی کٔرِتھ تُہۍ نِیو یِم پَنٕنۍ چیٖز کیاہ چھُ تۄہہِ سوٗزمُت یہِ مَٹن بِریانی پیٖزا کیاہ چھُ وَنان پیسٹری یہِ نِیو اوٗرۍ اَتھ کیاہ چھُ مےٚ ییٚتہِ کَرُن مےٚ یہِ آرڈر تۄہہِ دیُمُت چھُ یا کٔریو مےٚ جلد آز جلد سُہ ڈیلِور مےٚ گوٚو آلریڈی لیٹ مےٚ کَرے پَںٕنہِ مَجبوٗرِ موٗجوٗب یہِ کٔریو مےٚ سُہ ڈیلِور نہ تہٕ دِیو مےٚ پَنٕنۍ پونسہِ واپَس وۄنۍ کٔریو تُہۍ پانٕے فٲصٕلہٕ تۄہہِ کیاہ چھُو کَرُن تُہۍ دِوا مےٚ پونسہٕ واپَس تُہۍ کٔریو مےٚ سُہ ڈیلِور اور یہِ کٔریو تُہۍ جلد از جلد بہٕ سو تۄہہِ پیاران